کُنہِ تہِ علاقٕچ کَلچرَل ہیٚرِٹیج پرٛموٹ کَرنہٕ خٲطرٕ چھِ تمہِ علاقچہٕ یۄس تَتچ مادری زَبان چھِ تَمیُک اَہم رول آسان اِتھَے کٔنۍ چھِ یُس کَشمیٖری زَبان چھِ کَشمیٖری زبٲنۍ ہُنٛد تہِ خاص رول کٲشُر ہٮ۪رِٹیج تہٕ بیٚیہِ کَلچَر پرموٹ کَرنَس منٛز یَتھ منٛز زَن اَکھ وَنہٕ بہٕ یہِ تہِ کہِ اَدب یُس چھُ اَدب کٲشُر اَدب ییٚلہِ زِندٕ روزِ کٲشُر اَدب ییلہِ برونٛٹھ برونٛٹھ پَکناونہٕ یی تیٚلہِ روزَن پرانہِ غزلہٕ پرانہِ نظمہٕ تہٕ پرانٮ۪ن طٔریٖقَن منٛز پرٛانو طٔریٖقو خیال باوَتھ کَرنُک طٔریٖقہٕ موٗجوٗد اِسلیے چھِ کٲشرِ زَبٲنۍ ہُنٛد خاص رول ییٚمہِ ساتہٕ زَن برونٛٹھ ٲسۍ بَنڈٕ پٲتھٕر ٲسۍ کَران لُکھ پٲتھٕر ٲسۍ کَران سُہ اوس کٲشرریٚن زَبٲنٮ۪ن منٛز یِوان کَرنہٕ تم ٲسۍ تَتھ پٲتھرَس منٛز تَتھ ڈراماہَس منٛز ٲسۍ تٕمہٕ کٔشیٖر ہُنٛد کَلچَر پرموٹ کَرنَس منٛز اَہَم رول اَدا کَران مگر وَقتَن کٔر ییٖژاہ ترقی تہِ وَنو نہٕ اَتھ کیٚنٛہہ ییٚمہِ سۭتۍ زَن اَسہِ مغربی یا باقٕے اُردوٗوَس تہٕ باقیَن زَبٲنٮ۪ن ترجیح دِیٖژ کٲشُر مٔشرو اَسہِ مگر اَسہِ سارنیے پَزِ کٲشُر زَبان پرموٹ کٲشُر زَبان اِستعمال کَرنَس سۭتۍ پَنُن کَلچرَل ہیٚرِٹیج یُس اَسہِ چھُ یہِ پرموٹ کَرُن